بٮ۪نٛکِنٛگ منٛز چھِ مےٚ اِنٹَرنٮ۪ٹ بٮ۪نٛکِنٛگ صحیح لَگان اَمہِ سۭتۍ آیہِ واریاہ سہوٗلیت آز کَل چھِ موبایل ایپلِکیشَن ایم پے چھُ چَلان یا اِنٹَرنٮ۪ٹ تھرٛوٗ تہِ چھِ گژھان بٮ۪نٛکِنٛگ ٹرٛانَسفَر گژھان آسٲنی سان گوٗگٕل پے آو یوٗ پی آی ٹرٛانزیکشَن یِمو سۭتۍ گوٚو واریاہ آسٲنی پونٛسَو بغٲر تہِ ہٮ۪کو أسۍ بازَر گٔژھِتھ فون کہِ ذٔریعہِ ہٮ۪کو کٲنٛسہِ تہِ پونٛسہٕ ترٛٲوِتھ برٛونٛہہ اوس پٮ۪وان بینٛکَس پٮ۪ٹھ گژھُن ٹایم تہِ اوس لَگان مطلب بیٚیہِ باقٕے پرٛابلِم تہِ آسہٕ گَژھان اَمیُک اَکھ اَہم فٲہِدٕ چھُ مطلب بٮ۪نٛک اوس ییٚلہِ یہِ بٮ۪نٛکَس پٮ۪ٹھ ٲسۍ گژھان أسۍ تَتہِ اوس ٹایم لَگان بیٚیہِ اوس تَمی ساتہٕ ہٮ۪کہو أسۍ پونٛسہٕ کٔرِتھ ییٚمہِ ساتہٕ بٮ۪نٛک اوس آسان ییٚلَے ییٚمیُک چھُ اِنٹَرنٮ۪ٹ بٮ۪نٛکِنٛگ ہُنٛد اَکھ اہم فٲہِدٕ یہِ أسۍ ہٮ۪کو کُنہِ تہِ ساتَن ٹُوَنٹی فور اِنٹہُ سٮ۪وَن پونٛسہٕ ٹرٛانَسفَر کٔرِتھ یا رٔسیٖو کٔرِتھ مگر اَسہِ چھُ اَکھ خَیال مگر اَسہِ چھُ اَکھ خیال تھاوُن زِ مطلب پَنُن پاس وٲڈ پنٛنِس پاس وٲڈَس چھِنہٕ اَسہِ مِسیوٗز کَرُن کینٛہہ یا کانٛہہ گَژھِ نہٕ سون یہِ پاس وٲڈ وٕچھُن اَتھ ہیٚکہِ مِسیوٗز گٔژھِتھ بَس باقٕے چھِ أسۍ پَنٕنۍ ایپ مطلب یۄس یہِ ایپ سٲنۍ چھِ یہِ چھِ أسۍ احتِیاط سان چَلاوٕنۍ باقٕے چھِ اَتھ منٛز واریاہ زیادٕ بٮ۪نِفِٹٕس ہُمہِ مطلب ہُمہِ باوجوٗد یہِ فیس ٹُہ فیس بٮ۪نٛکِنٛگ ہٕنٛدۍ کھۄتہٕ